یُس یہِ کٲشِر لَنگویج حظ چھِ یہِ چھِ واریاہ اَصٕل اور یہِ چھِ بیٚیہِ یُس یہِ پَنُن کَلچر چھِ کٔشیٖرِ ہُنٛد یہِ چھِ أتھ سۭتۍ حظ سوٗٹیبٕل گژھان حظ اور ہر کانٛہہ سِٹیٹ یُس چھِ تَتھ چھِ پَنٕنۍ پَنٕنۍ کہ پَنٕنۍ پَنٕنۍ مَدَر ٹَنٛگ حظ آسان اور تٔمِس باسہِ سُیٕے یُس تِم پَنٕنۍ مَدَر ٹَنٛگ چھِ تٔمِس چھِ سُیٕے باسان سورٕے کینٛہہ حظ اور سانہِ خٲطرٕ تہِ چھِ یہِ کٔشِر کَشمیٖری لَنٛگویج واریاہ بہتریٖن اور یہِ چھِ سٲنِس کَلچرَس سۭتۍ تہِ حظ مطلب واریاہ رٮ۪لِوَیٚنٛٹ اور بیٚیہِ چھِ یہِ ڈِفرَنٛٹ حظ سٲنۍ لَنگویج چھِ واریاہ ڈِفرَنٛٹ ایز کمپیرڑ ٹُوٚ باقیو مَدَر ٹںٛگ لَنگویجو کھۄتہٕ اور سون کَلچر تہِ چھِ کٔشیٖرِ ہُنٛد واریاہ مطلب یہِ ڈِفرنٛٹ اَدَر سِٹیٹو کھۄتہٕ کیازِ یُس یہِ کَشمیٖری چھِ کَشمیٖری چھِ پان تہِ کٔشیٖر اَدٕ چھِ جموں اینٛڈ کَشمیٖرٕے یا چھِ اَکھ سِٹیٹ تہٕ اور کَشمیٖری چھِ اَمِچ لَنٛگویج تہِ اور کَشمیٖری چھِ یہِ چھِ پَنُن کَشمیٖری کَلچر تہِ یِوان یہِ چھِ ڈِفرَنٛٹ حظ یِوان ایز کمپیرڑ ٹوٚ اَدَر سِٹیٹٕس تہٕ أسۍ چھِ واریاہ خۄش اَتھ سۭتۍ تہٕ اور اِنشاء اللہ روزَو تہِ خۄش اور ہر کانٛہہ چھِ پںٛنہِ مَدَر ٹنٛگ اور پںٛنِس کَلچرَس سۭتۍ واریاہ خۄش